شُراہ ٲٹھ زٕ ساس شُراہ پٕنٛژٕ کَہہ زٕ ساس تُرٛواہ ٲٹھ ترٛےٚ زٕ ساس اَرداہ کُنوُہ سَتھ زٕ ساس سَداہ پٕنٛژٕ ٲٹھ زٕ ساس اَکوُہ